ہیلو اَلسَلام علیکُم ہیلو ہیلو ہیلو السلام ٹھیٖک چھُو حظ آ شُکُر گَرِ چھُو حظ سٲری ٹھیٖک آ شُکُر کیٛاہ چھُو کَران آز کَل کیٛاہ چھُو کَران آز کَل کَتہِ کَتہِ کَر چھُو کھٔتۍمٕتۍ ٹھیٖک گوٚو ٹھیٖک کۭتیٛاہ چھُو آز لگ بگ تیٖر گوٚو ٹھیٖک بیٚیہِ ٹھیٖک مےٚ دوٚپ بہٕ وَنو تۄہہِ تہٕ مےٚ ٲسۍ کیٚنٛہہ تیٖر ضوٚرَتھ کیٛازِ ییٚتہِ چھُ مازَس شاٹیج واریاہ کمی چھِ واریاہ گٔمٕژ تہٕ مےٚ دوٚپ بہٕ وَنو تۄہہِ تۄہہِ آسیو ضٔروٗری تیٖر چھِ اَسہِ ضوٚرَتھ مکلے نہ تِم مکلے نِوان چھِ لُک مکلے تہٕ بیٚیہِ چھِ پٮ۪ٹھٕ یورٕ مال بَنان تہِ چھُنہٕ کُنی آز یِم تیٖر اۭں اۭں تہٕ وٕنہِ اَمی کوٚرُو مےٚ تۄہہِ فون مےٚ دوٚپ مےٚ ٲسۍ ضوٚرَتھ یِم تیٖر تہٕ لگ بگ ٲسۍ مےٚ مےٚ تہِ ٲسۍ یِمَے پنٛژاہ شیٹھ کھَنٛڈ فِلحال ضوٚرَتھ نَہ نَہ مارنہٕ خٲطرٕ کیٛازِ مےٚ چھُ کٕنٕنۍ یِم چھُنہٕ کِہیٖنۍ تیٚلے سورٕے کارٕے بِہہِ اۭں

لیکِن پَتہٕ تہِ کوتاہ ٹایِم کیٛازِ یور چھُنہٕ ٹایم کِہیٖنۍ یورٕ چھُ کار وار سورٕے بِہِتھ تَتھ کیٛاہ بَنہِ تَوَے تۄہہِ کوٗتاہ ٹایم گَژھیو اۭں اۭں اۭں پتہٕ پھر بھی تویتہِ ؤنِو تُہۍ مےٚ کوٗتاہ گَژھِ ریٹ اَتھ فلحال گَژھن کَٹھٕے آ

تہٕ بہٕ وَنو تۄہہِ تَمی حِساب فلحال ؤنِو تُہۍ مےٚ ریٹ کیٛاہ کٔرِو تُہۍ مگر سُہ چھُ واریاہ گَژھان لیکِن تویتہِ کینٛژاہ کَم اۭں چَلو صُبحَس کَرو بہٕ تۄہہِ فون تہٕ تویتہِ کٔرۍزیو کینٛہہ اۭں تویتہِ کٔرۍزیوس پانہٕ کیٚنٛہہ تہٕ بہٕ کَرو پتہٕ صُبحَس فون آدٕ سا بِہِو